مےٚ اوس لۄکچارٕ پانہٕ پؠٹھٕے لُکن ہُنٛد خدمت کرنُک واریاہ شوق ییٚلہِ مےٚ ٹُویلتھ پاس کوٚر پتہٕ برے مےٚ آنٛگن واڑی منٛز فارم پتہٕ گٔیَس بہٕ ایز ہیلپر سِلیکٹ مگر تَتھ منٛز ییٚلہِ مےٚ پتہٕ خانٛدر کوٚرُکھ تہٕ تَمہِ پَتہٕ درٛاے آشا ؤرکَر فارم پتہٕ بوٚر مےٚ اتھ منٛز فارم تہٕ پتہٕ درٛایس بہٕ اتھ منٛز اتھ منٛز چھِ أسۍ واریاہو طٔریٖقو لُکن ہٕنٛز خدمت کَران یِم زَن بے حِساب زَنان چھِ آسن تِمَن چھِ أسۍ دِون واریاہ دوا اتھ منٛز بیٚیہِ یِم تہِ لۄکچہِ کورِ آسن چھِ تِمَن تہِ چھِ أسۍ واریاہ مَدَد کَران بیٚیہِ حسابہٕ زنانن چھِ أسۍ دِوان آیَرَن دوہ پھٔلۍ یُس زن تِمن کھیٚنۍ چھِ آسان گۄڈنِکؠن نون رؠتن تہٕ یِم زن لۄکچہِ کورِ چھِ آسان تِمن تہِ چھِ أسۍ کیلشَم تہٕ آیرین دوا پھٔلۍ دِوان